وَعلیکُم اَسَلام اَہن حظ ٹھیٖک حُکُم تُہۍ چھِو حظ ٹھیٖک اَہن حظ ٹھیٖک حُکُم حُکُم حُکُم حُکُم حُکُم جِناب ییٚتہِ چھُ سورُے ایویلیبل تۄہہِ کٔرٕ ریڈ جگہس کال ؤنِو کیٚنٛہہ چھُ دیُن بلکُل جِناب ییٚتہِ بَنہِ سورُے کیٚنٛہہ ییٚتہِ چھُ سٲنٕس شاپس چھُ سورُے کیٚنٛہہ ایویلیبل تۄہہِ کٔرِو حُکُم تۄہہِ کیٛاہ کیٛاہ چھُ نِنُن ضوٚرَتھ تۄہہِ دِیِو تمہِ خٲطرٕ لسٹ مےٚ بہٕ کیٛاہ کیٛاہ تھاوہو تۄہہِ تہٕ کَتھ ڈیٹس پٮ۪ٹھ چھُ تۄہہِ ضوٚرَتھ اَچھا یِتھ پٲٹھۍ تۄہہِ مرضی گَژھِ اگر تۄہہِ جلدی چھَو تہٕ تۄہہِ ہٮ۪کِو آنلایَن تہِ نِتھ اگر نہٕ تۄہہِ چھَو تۄہہِ ہیٚکِو ہُتھ پٲٹھۍ تہِ نِتھ البتہ اگر تۄہہِ بٕتھِ کَنی وِچھِو سُہ گوٚو زیادٕ بہتر بلکُل ییٚتہِ گَژھِ ڈِسکاوُنٛٹ تہِ ییٚتہِ چھُ ہر کانٛسہِ خٲطرٕ چھِ ییٚتہِ ایویلیبل ییٚمہِ خٲطرٕ تۄہہِ مطلب کیٚنٛہہ چھُو تۄہہِ نِیُن کوٗتاہ چھُو تۄہہِ نیُن پتہٕ چھُ تمہِ خٲطرٕ ڈِسکاوُنٛٹ تہِ ہٮ۪کان گٔژھِتھ بلکُل بلکُل بلکُل جِناب تۄہہِ گژھِوٕ نہٕ ییٚتہِ کانٛہہ تہِ تکلیٖف واتُن تہٕ ییٚمہِ ساتہٕ تۄہہِ یِیِو کوٗتاہ پیٖسِز چھِو تۄہہِ ضوٚرَتھ کیٛاہ کیٛاہ چھُو تۄہہِ ضوٚرَتھ تہٕ أسۍ چھِ تُہنٛدِ خٲطرٕ حُکُم بلکُل جِناب ییٚتہِ چھِ سورُے کیٚنٛہہ صاف بلکُل بلکُل تۄہہِ گژھوٕ تۄہہِ گٔژھِو تعریٖفٕے کَرٕنۍ یِمن پرٛوڈکٹن سانٮ۪ن یہِ تۄہہِ ضوٚرَتھ آسوٕ تہٕ تۄہہِ ؤنِو حُکُم تۄہہِ کَتھ ڈیٹس چھِو ضوٚرَتھ بلکُل سُے روزِ ٹھیٖک بلکُل بلکُل وَعلیکُم اَسَلام